مےٚ حظ چھِ ژھانٹ ہیچھمٕژ أکِس آبہٕ ڈورَس منٛزَ بہٕ ٲسس سیٹھاہ کھوژان آبس بہٕ ٲسٕس نہٕ ہیکان آبس منٛز ؤسِتھ کیٛنٚہہ سُہ اوس لۄکُٹ مۄکُٹ ڈوراکھ اوس بہٕ ٲسٕس وسان تٔتھۍ منٛز وارٕ وارٕ وارٕ وارٕ اوسُم بیاکھ تھپھ کرن ٲسٕس وسان تٔتھۍ منٛز تہِ ٲسٕس ہیچھان ژھانٹ بہٕ چھِس نہٕ ہیچھنٲمٕژ کٲنسی ژھانٹ البتہ تٔتھۍ آبہٕ ڈورَس منٛز ٲسٕس بہٕ وَسان ٲسٕس ہیچھان تٔتھی وارٕوارٕ وارٕ وارٕ ییٖتِس کالَس حظ مےٚ ژھانٹ ہیچھۍ